مےٚ اَنے اَکھ کرٛیٖم ییٚلہِ سۄ مےٚ یوٗز کٔر تمہِ سۭتۍ آو نہٕ مےٚ کانٛہہ تہِ فٲیدٕ تمہِ سۭتۍ گٔیے مےٚ صِرف بٔتھِس گٔیَم رِیَکشَن پھٔلۍ درٛایَم مےٚ گوٚو بُتھ تمہِ سۭتۍ واریاہ خَراب یہِ گوری کرٛیٖم چھَنہٕ بِلکُلٕے تہِ اَصٕل یہِ گژھ نہٕ کانٛہہ تہِ یوٗز کَرٕنۍ اَکھ چھِ یہِ واریاہ درٛوج کرٛیٖم بیٚیہِ ساروی کھۄتہٕ بوٚڈ مسلہٕ امہِ سۭتۍ گٔیے مےٚ بٔتھِس رِیَکشَن مےٚ گوٚو بُتھُے خَراب بہٕ چھس ہر کٲنٛسہِ وَنَان کہ یہِ کرٛیٖم مہ کٔرِو یوٗز کینٛہہ یہِ چھَنہٕ اَصٕل کرٛیٖم کینٛہہ